حیٛا کیاہ ؤنے شُکُر خۄدایَس کُن یہِ فون اوٚن مےٚ یہِ چھُ واریاہ اَصٕل فون اَتھ چھِ أچھَن تہِ چھُ اَمہِ سۭتۍ کانٛہہ پرٛابلِم گژھان کینٛہہ مان ژٕ چار جان تہِ چھُ جلدی گژھان یہِ ریم رام چھَسہٕ اَصٕل بیٹرٛی نیران اَصٕل واریاہ اَصٕل ٹایِم شُکُر خۄدایَس کُن فوٹوٗ تہِ تُلَان جان اَصٕل بیٚیہِ وٕسۍ تہِ اگر پیٚیہِ یہِ گژھِ مان ژٕ نۄقصان چھِنہٕ تیٚمہِ آے فون ہُہ لوکَل فون چھُنہٕ یہِ اَتھ چھِنہٕ گژھان دَبہٕ سۭتۍ تہِ کِہیٖنۍ مان ژٕ معموٗلی پَتہٕ اگر ٹاس لَگٮ۪س تہٕ اَتہِ چھُ یِہٕے سکرٛیچہ یہے معموٗلی لَگان پَتہٕ چھِ بَچَن چھُ یہِ فون میون مگر اَکھ کَتھ یہِ فون چھِ بیٚیہِ واٹَر پرٛوٗپھ تہِ اَتھ چھُنہٕ آبہٕ سۭتۍ تہِ پَ اَتھ چھِنہٕ آب تہِ پوران کِہیٖنۍ بیٚیہِ چھِ یہِ اَتھ چھِ واریاہ فیٖچٲرٕس اَتھ میٛٲنِس اَتھ فونَس مطلب اَتھ منٛز چھِ اَکے سا اَتھ چھِ ٹَچ یہِ چھِ واریاہ اَصٕل ٹَچ لَگان اَتھ چھِ آیِس پرٛوٹَکشَن موڈ آسان اَتھ چھِ وا فوٹوٗوَس منٛز فوٹوٗ تُلنَس واریاہ موڈ آسان واریاہ بیٚیہِ چھِ اَتھ سپیٖڈ تہِ آسان اَصٕل یُس یہِ اِنٹَرنٮ۪ٹ سپیٖڈ چھِ اَتھ چھِ واریاہ اَصٕل یِوان یَتھ سپیٖڈ تہِ اَتھ میٛٲنِس فونَس اَتھ چھِ بیٚیہِ یِم گِلاس وِلاس یہِ چھُس اورَے چارجَر تہِ چھُس اورَے سۭتۍ بیٚیہِ اِیَرفون ہَن تہِ چھٮ۪س اورَے سۭتۍ بیٚیہِ چھِ یہِ واریاہ سَستہٕ یہِ چھِنہٕ تیوٗت درٛوٚگ یہِ فون میون تہِ کینٛہہ بیٚیہِ یُس مےٚ فون چھُ اَتھ چھِ چارجِنٛگ پویِنٛٹ چھُ سُہ چھُ پَیی نَتہٕ چھِ ہُمَن فونَن گژھان جلدی چارجِنٛگ پویِنٛٹ خراب اَتھ گٔیٚے شُکُر خۄدایَس کُن واریاہ کال چھُ یَتھ نیران چارٕج پویِنٛٹِنٛگ چارٕج پویِنٛٹ تہِ گوژھ نہٕ زانٛہہ خراب بیٚیہِ یہِ وۄنۍ بیٹِرٛی ہُنٛد مَسلہٕ آو زانٛہہ زٕہٕنۍ آو نہٕ بیٹرٛی ہُنٛد مَسلہٕ تہِ آو نہٕ زٕہٕنۍ بیٹرٛی روٗز اَتھ ٹھیٖک یہِ فون اَتھ باسیٚو نہٕ زانٛہہ آیہِ نہٕ مےٚ ییٚمہِ فونٕچ شکایت شُکُر خۄدایَس کُن بیٚیہِ ییٚم کَمپٔنی والیو تہِ چھِ واریاہ اَصٕل پرٛوڈَکٹ بنومُت کَمپٔنی والٮ۪ن ہُںٛد تہِ شُکُر